مارشَل آٹٕس گِنٛدنُک یا ہیٚچھنُک چھُ مےٚ واریاہ شوق اَتھ منٛز یُس مےٚ رول ماڈَل یا اِنفلٮ۪نٕس ییٚمۍ بہٕ کوٚرمُت چھُ سُہ چھُ میون فرٮ۪نٛڈ تٔمِس چھُ واریاہ اَصٕل پٲٹھۍ مارشَل آٹٕس تَگان تٔمِس چھِ واریاہ مٮ۪ڈَلٕز تہِ اَتھ منٛز زیٖنۍ مٕتۍ سُہ چھِ واریاہَن جایَن گوٚمُت سُکوٗل تھرٛوٗ تہِ اَتھ مہٕ اَتھ مَن یہِ اَتھ منٛز گِنٛدنہِ تہِ یُس مارشَل آٹٕس چھِ أمۍ أمۍ چیٖزَن اکھ چھِ یہِ سیفٹی خٲطرٕ ضُروٗری یِم سارے تۄہہِ کَریو کُنہِ ساتہٕ کانٛہہ انجان اَٹٮ۪ک وَٹٮ۪ک مطلب تۄہہِ نِش چھُ یہِ سٮ۪فٹی کہِ تُہۍ ہیٚکِو مارشَل آٹٕس یوٗز کٔرِتھ تہٕ پَنُن پان ہیٚکِو تُہۍ اَژٕ بَچٲیِتھ ییٚمۍ بہٕ اِنفلٮ۪نس چھِ کوٚرمُت اتھ منٛز سُہ چھُ میون فرٮ۪نٛڈ تہٕ ییٚمۍ واریاہ مٮ۪ڈلٕز چھِ اَتھ منٛز زیٖنۍمٕتۍ یا یُس ییٚمۍ یُس واریاہ پٔرفٮ۪کٹ چھِ گِنٛدان یہِ